بہٕ سا وَنہٕ پانژَن ڈِسٹڑکَن ہُندۍ ناو یَتھ منٛز ہسا گۄڈٕنِکِس ڈِسٹرکَس پٮ۪ٹھ چھُ یِوان پُلووم دوٚیُِم گوٚو سری نَگر تریُم گوٚو اَننت ناگ ژوٗرِم گوٚو شُپین پونژِم گوٚو رام بَن یِم ہسا ٲسۍ پانٛژھ ڈِسٹرکَن ہندۍ ناو یِم مےٚ یاد ٲسۍ